اسلامُ علیکُم اگرے مےٚ نٮ۪بَر آسہِ گَژھُن کینٛژھَن دۄہَن ہندۍ خٲطرٕ تہٕ بہٕ کِتھ کٲٹھۍ ہیٚکہٕ مطلب یِمَن کُلٮ۪ن خیال تھٲوِتھ یا مےٚ وَرٲے کُس ہیٚکہِ یِمَن پَتہٕ خیال تھٲوِتھ گۄڈنِچی کَتھ اگرے بہٕ کُنی زٔنۍ آسہٕ مےٚ چھُ تھاوُن اَتھ پَنُن یۄس اَتھ ضروٗرَت آسہِ سۄ چھےٚ مےٚ تھاوٕنۍ گۄڈے اَتھ دِتھ آب چھُ اَتھ تھاوُن دِتھ گُڑاے چھس تھاوٕنۍ کٔرِتھ کھاد چھس تھاوٕنۍ ترٲیِتھ تہٕ کَٹ وَٹ آسٮ۪س کَرُن سُہ چھُس تھاوُن کٔرِتھ اَمہِ پَتہٕ اگر نہٕ بہٕ آسہٕ کیٚنٛہہ بہٕ آسہٕ گَرِ نٮ۪بَر گٔمٕژ کیٚنٛہہ دۄہَن ہٕندۍ خٲطرٕ تہٕ مےٚ میٲنۍ گَرِک میٲنۍ فیٚملی کَرِ اصل پٲٹھۍ کِیَر یِمَن کُلٮ۪ن ہُند